ہیٚلو اَسَلامُ علیکُم وعلیکُم اسلام تُہۍ چھُو حظ ٹھیٖک آ اَصٕل پٲٹھۍ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 شُکُر تُہۍ چھِو سٲری ٹھیٖک ممی پاپہٕ چھا ٹھیٖک شُرۍ چھا ٹھیٖکٕے کیٛاہ حظ چھُو کَران کیٛاہ چھُو کَران کٔروٕ تَیٲرِیاہ اَہَن حظ أسۍ حظ چھِ پَکان اَمی موٗجوٗب کَریو فون تہٕ اَسہِ دوٚپ کیٛاہ کَرو کیٛاہ اَنو یِمَن ہُنٛد کیٛاہ حِسابا کِتابَا چھُ اَچھا چلو ٹھیٖک آدٕ سا اَہَن حظ آ وۅنۍ تُہۍ تہِ ؤنِو کیٛاہ چھُ اَنُن تۄہہِ آسٮ۪و پےَ یُہُنٛد مطلب حِساب کِتاب اَسہِ ؤنِو یِم کَتھٕ وَتھٕ گژھان نہٕ کَرنہِ کیٚنٛہہ اَہَن حظ اَہَن حظ تی حظ کوٚر تُہۍ ؤنِو مِٹھٲے وِٹھٲے کۄس أسۍ تہِ کیٛاہ اَنو ٹھیٖک ٹھیٖک اَہَن حظ آ اَہَن حظ یِنہٕ حظ پَتہٕ کَتھٕ اَہَن حظ یہِ کَتھٕ وَتھٕ گژھن یِنۍ پَتہٕ کیٚنٛہہ تہٕ اَسہِ ؤنِو تۄہہِ آسٮ۪و وۅنۍ پَے تُہُنٛد حِسابَس پَکو أسۍ اَہَن حظ آ تہٕ مِٹھٲے بیٚیہِ اَچھا اَچھا ٹھیٖک ٹھیٖک اَہَن حظ اَہَن حظ یِیِن حظ کٔژ نَفَر یِن کیٚنٛہہ چھُنہٕ سُہ چھُنہٕ پَرواے تہٕ وۅنۍ توتہِ ؤنِو تُہۍ یِم چھِ الگ حِساب أسۍ چھِ الگ حِساب آ کیٚنٛہہ اَہَن حظ آ تی تی اَہَن حظ یہِ چھِ گژھان پَتہٕ بیٚہوان کورِ پٮ۪ٹھ اَچھا ٹھیٖک کھیٚیِن حظ بَتَے ژۄچہِ ماز کَتہِ کھِیٚیِن بَتَے نہَ حظ اَدٕ سا ٹھیٖک تُہۍ ؤنِو تِمَن کیٛاہ کٔرِو تہٕ ٹھیٖک اَگر ژۄچہِ ماز تہٕ تیٚلہِ حظ گوٚو پارکہِ منٛز ٹھیٖک حظ اَچھا ٹھیٖک اَچھا ٹھیٖک اَچھا ٹھیٖک اَہَن حظ آ تہِ چھِ اَز پَیِی ڈرٛاے فرٛوٗٹ واے فرٛوٗٹ تہٕ وۅنۍ حظ یِم آ یِم یِمن تہِ ؤنۍ زِیٚو توتہِ پَنٕنِی حظ پَنٕنِی آیہِ ؤنۍ زِیٚوٗکھ توتہِ تہٕ اَز چھِنہٕ حظ زَمانہٕ واریاہ اَصٕل تُہۍ تہِ أنۍزیٚو توتہِ اَصٕل اَسہِ تہِ گژھن نہٕ پَتہٕ کَتھ کَرٕنۍ کَتھٕ کَرنہِ

کیٛاہ نہٕ حظ اَسہِ تہِ چھِنہٕ حظ رِشتہٕ دار اَمہِ تہِ یِم تہِ چھِ یوٗر أمِس تہِ چھِ ماسہٕ پۄپھٕ یِم تہِ چھِ ہاے فاے یِم تہِ گژھن نہٕ پَتہٕ یہِ حظ چھُس بہٕ تۄہہِ پنٕنہِ جایہِ وَنان تہٕ تُہۍ تہِ ؤنۍزیٚو یِمن پنٕنہِ جایہِ تیٚمی حِساب پٔکۍزِ سانہِ سانہِ طرفہٕ حظ گژھو نہٕ تۄہہِ کَتھ تُہۍ گٔژھِو خۄشی خۄش گژھٕنۍ

اَچھا ٹھیٖک

آ سانہِ طرفہٕ تہِ گٔژھ نہٕ کیٚنٛہہ کٔمی آسٕنۍ تہٕ تُہۍ یہِ ؤنِو أسۍ پَکو تٔتھۍ پٮ۪ٹھ کیٚنٛہہ چھُنہٕ تہٕ اَہَن حظ اَہَن حظ آ کیٚنٛہہ نہٕ حظ آ تَتھ پٮ۪ٹھ کیٛاہ حظ سوزو اَچھا ٹھیٖک نہَ حظ دَپان أسۍ پونٛڈ تھاوہوس ٹھیٖک حظ آ اَہَن حظ پونٛڈ چھِ اَہَن حظ آ ٹھیٖک چھُ آ تہٕ اَہَن حظ آ نوٚو اَتھوار تہٕ وۅنۍ تہٕ کوٗر یہِ مَیٚکَپ وَیٚکَپ کَرِ حظ کِنہٕ یِم چھِ سِمپُلٕے کِنہٕ ہاے

اَہَن حظ ٹھیٖک ٹھیٖک نِوان اَز چھِ نہَ حظ أڑۍ مولوی آیہِ تہِ تہٕ أڑۍ چھِ اَز فَیٚشنِی آیہِ تہِ تَوَے حظ یِم یِم کورِ دوٚپمُت تُہۍ ؤنِو أمِس پنٕنہِ جایہِ اَچھا اَدٕ حظ بِہِو خۄدایَس حوال